بیشک زنانَن ہُنٛد رول بَڈیٛو یِم چھِ ہرکُنہِ فیٖلڈَس منٛز چھِ یِہُنٛد مطلب رول گوٚو چینٛج تہِ بڈیٛو تہِ یِہُنٛد رول یِم چھِ ہرکُنہِ مطلب فیٖلڈَس منٛز وٕنکٮ۪نَس بروںٛہہ پَکان یِم چھِ فِرٛیٖلی وٕنکٮ۪نَس سٕٹَڈی تہِ کَران ؤرٕک تہِ کَران آف آفِشَل ؤرٕک تہِ کَران اِوٕن چھےٚ وٕنکٮ۪نَس ڈرٛایوِنٛگ تہِ کَران تہٕ یِمَن چھِ یِم چھِ ہرکُنہِ فیٖلڈَس منٛز نہ بروںٛہہ پَکان تہٕ یِمَن چھِ بیشَک کینٛہہ مطلب یِم پرٛابلِمٕز تہِ فیس پٮ۪وان کَرنہِ تِمَن پرٛابلِمَن منٛز چھِ یِمَن چھُ ٹرٛانَسپوٹیشَن مطلب پرٛابلِم چھِ یِمَن خاص کَر یِم اَسہِ مطلب پٮ۪سَنجَر بَسہٕ چھِ تِم چھِ یِمَن پٮ۪وان مطلب شیر کَرنہِ برابر مطلب مردَن سۭتۍ تہٕ تَتھ منٛز چھُ یِمَن کینٛہہ پرٛابلِمٕز گژھان تِم گژھٕ آسنہِ یِمَن سَپریٹ گاڑِ گژھٕ یِمَن خٲطرٕ آسنہِ تہٕ وٕنۍ چھَنہٕ تِم مطلب پوٗرٕ ییٚتہِ ما کوٚرمُت چھُ گورمٮ۪نٛٹَن یِہِنٛدِ خٲطرٕ اِنتظامات مطلب یِم أسۍ وٗمٮ۪ن یِم سٕپیشَل یِمَن گاڑِ یِمَن خٲطرٕ مگر وٕنۍ چھَنہٕ تِم مطلب روٗلٕز گژھان فالو کینٛہہ پوٗرٕ پٲٹھۍ تہٕ تِم گاڑِ تہِ چھَنہٕ وٕنۍ گژھان مطلب ہرکُنہِ مطلب روٗٹَس پٮ۪ٹھ اٮ۪پلَے کینٛہہ باقٕے چھُ یِہُنٛد رول اِمپاٹَنٛٹ مطلب سوسایٹی منٛز چھِ یِم واریاہ مطلب کَنٹِرٛبیوٗٹ تہِ کران وٕنکٮ۪نَس تہٕ اورٕ یورٕ چھِ یِمَن ہرکُنہِ مطلب فیٖلڈَس منٛز یِمَن دِوان پرٛفرَنٕس تہِ مطلب گژھنَس تہٕ فِرٛیٖلی چھِ گژھان تہِ ہرکُنہِ فیٖلڈَس منٛز